نام کَم مطلب پَنُن کَماون یا مطلب سٲرسٕے مطلب ہِندُستانَس منٛز یِن تِم تہِ مطلب وٕچھنہٕ آ مطلب یِمو تہِ مطلب یِم تہِ چھِ مطلب آٹِسٹ آٹِسٹ مطلب ییٚتہِ چھنہٕ تیوٗتاہ ییٚتہِ چھِنہٕ کشمیٖرَس منٛز سَنان کینٛہہ یوٗتاہ نٮ۪برِمٮ۪ن مطلب ہرکٲنٛسہِ پَزِ مطلب یِمَن کُن دیان دیُٚن یِم محنت چھِ کَران یِم تہِ آٹِسٹ چھِ یِم تہِ مطلب کانٛہہ کینٛہہ تہِ کٲم وٕنکٮ۪ن چھِ کَران مطلب پنٛنِس آٹَس متعلق پنٛنِس کَلچرَس متعلق تہٕ تَمہِ موٗجوٗبَن گژھِ مطلب ہندوٗ گورمنٹ تہِ یِمَن کامٮ۪ن کُن مطلب تَوَجہ دیُٚن یِمَن اِنسانَن کُن تَوَجہ دیُٚن چاہے مطلب یِم تہِ ہیٚکٮ۪ن کینٛہہ کٔرِتھ